ییٚلہِ ٹورسٹ کَشمیٖر چھِ تران تِم ییٚلہِ تٔتٕچ سپورٹس ایکٹیویٹیز کَران چھِ تِمن چھُ واریاہ مَزٕ لگان خاص کَر چھِ ٹورِسٹ پَلیس چھُ پہلگام تہٕ گُلمَرگ تِم چھِ تَتہِ واریاہ مَزٕ تُلان پہل گُلمرٕگہِ چھِ تِم یہِ ہارس رایڈنگ زیادٕ پسنٛد کَران تِم چھِ تَتہِ واریاہ تِمن چھُ تَتہِ واریاہ مَزٕ لگان پہلگامَس منٛز چھِ تِم واٹر سٔپوٹٔس ایکٹیویٹیز کَران ٹریکنگ کیمپنگ چھِ کَران مونٛٹ ماونٹینرنگ چھِ کَران ایڈوٮ۪نچر سٔپورٹس رِور رافٹنٛگ یِمن چھُ واریاہ ییٚلہِ یِم کٔشمیٖر چھِ تران یِم چھِ کشمیٖر چھےٚ اکھ ٹوٗرِسٹ پِلیسے یہِ چھِ ٹوٗرِسٹ چھِ زیادٕ تَران یِم چھِ یِم چھ ناو بوٗزۍتھے یوٚت دَپان کہِ اَتہِ آسہِ خبر کیٚاہ سانہِ خٲطرٕ مَگر چھُ تہِ آسان ٹوٗرِسٹ پِلیس یۄس چھِ سۄ چھِ زیادٕ تر پہلگام تہٕ گُلمرگ یِم چھِ اَتہِ واریاہ لُطف اَنٛدوز تُلان یِم چھِ پَنُن یہِ سپورٹس ایکٹیوٹیز رکریشنل ایٚکٹیوٹیٖز یِمن یِم آسان چھِ یِم چھِ زیادٕ کَران یِم تُلان مَزٕ یِم چھِ ییٚتہِ یِم چھِ دہن دۄہَن پٮ۪ٹھ تہِ یِوان وُہن دوہَن پٮ۪ٹھ تہِ یِوان رٮ۪تس پٮ۪ٹھ تہِ یِوان ییٖتیاہَن دۄہَن خٲطرٕ یِم یِم کَرَن یہِ ٹوٗرِسٹ ییٖتیاہَن خٲطرٕ یِم ایکٹیوٹیز توتام نہٕ یِم پَنُن مَزٕ تُلَن توتانم چھِ نہٕ یِم کَشمیٖر منٛز نیٚران کیٚنٛہہ یِم چھِ اَمی خٲطرٕ یِونے کہِ أسۍ تُلو کشمیٖرَس منٛز پَنُن لُطف اَنٛدوز أسۍ تُلو تَتہِ یِم یہِ أسۍ وٕچھو کہِ کشمیٖر چھا واقے کشمیٖر چھُ واریاہ جنت تِکیٚازِ ییٚلہِ یِمن ییٚتہِ چھِ یِمن واریاہ یہِ فٲیدٕ مِلان اَمہِ سۭتۍ چھِ یِم سورُے کیٚنٛہہ ہٮ۪کان وٕچھِتھ اَمہِ سۭتۍ چھِ یِم وٕچھان یہِ کشمیٖرَس منٛز چھُ ییٚتھ کٲٹھۍ کشمیٖر کٮ۪ن لُکَن چھُ آسان نیبر گژھنُک واریاہ شوق اِتھٕے کٲٹھۍ چھُ آسان نیبرِمٮ۪ن کشمیٖر یِنُک واریاہ شوق یِم چھِ اَتہِ واریاہ فٲیِدٕ تُلان یِم چھِ اَتہِ واریاہ مَزٕ تُلان خاص کَر ییٚلہِ یہِ ناو شَکارَن چھِ کھژان یِم چھِ ناوَن کھژان یِم چھِ دَپان اَمہِ سۭتۍ لگہِ اَسہِ واریاہ مَزٕ